آیت صوب مےٚ بوٗز تُہۍ چھو دُکان چَلاوان ییٚتہِ اَستانس نِش تہٕ تُہۍ ؤنۍ تو مےٚ سُہ چھُ لَگ بگ توٚتاہ اوٚڈ کِلوٗمیٖٹر دوٗر تُہۍ ؤنۍ تو مےٚ تُہۍ کِتھ پٲٹھۍ چھو توٚتان گَژھان تہٕ کیاہ چِھو تُہۍ توٚتا کتھ پیٹھ چھِو گَژھان بیٚیہِ کیاہ چھِو تُہۍ تتھ دُکانس پیٹھ کٕنان تۄہہِ کیاہ چھو تَتہِ اہن حظ آ آسہِ ہَسا چھُ سٹیشنٔری دُکان تتھ پٮ۪ٹھ ہَسا چھ واریاہ چیٖز آسہِ چاہے کاپی چھ پیٚن چھ واریاہ پرٛٮ۪تھ کینٛہہ آیٹم چھ آسہِ تَتہِ یہِ سکوٗل بَچَس لگان چھ پرٚیتھ کینٛہہ چھُ اسہِ پیٚنسَل چھ کاپی چھِ یہِ تہِ چھ اسہِ کِتاب تہِ چھ اسہِ آسان کٕنٕنۍ وۄنۍ ہسا چھُ اسہِ سُہ تھوڑا دوٗر پہم مےٚ ہسا لوٚگ مٲلس نیاے مےٚ اَن سایکَل مےٚ اَن سایکَل مےٚ اَن سایکَل تٔمۍ حظ دوٚپ تانیتھ گژھ پایدل ییٚتھس آس کھسان گاڑِ تتھس آس وَسان تٔمۍ حظ دوٚپ زٕ ترٛےٚ ؤری کَر ژٕ صبر بہٕ چھُس کَران زٕ ترٛےٚ ؤری صبر بہٕ چھُس گژھان دُکانَس پیٹھ آرام سان تتہِ چھُس بہٕ زینان رۄپیہِ وُہ رۄپیہِ تٕرٕٛہ چھُس بہٕ تَتہِ زینان دِون چھُس بہٕ تِم مٲلِس اتھِ وألس اتھِ ییٚلہِ تہِ اکھ اکھ ؤری گوٚو اکھ اکھ ؤری گوٚو وۄنۍ ہسا لوٚگ مےٚ زِیادٕ مٲلِس نیاے ہُہ یہِ مےٚ ان سایکَل مےٚ ان سایکَل ییٚلہِ تٔمۍ ووٚن پٔکِو سا أسۍ گژھو سِرگَفوٹ ییٚلہِ أسۍ سِرگَفوٹ وٲتۍ تتہِ نہ حظ بنیو اسہِ سایکَلٕے مےٚ لوٚگ تٔمِس تتہِ تہِ نیاے مےٚ ہیوٚت تٔمِس تتہِ تہِ وَدُن دوٚپُن مےٚ دوٚپمَس ہے ژےٚ أنۍ کھٕے نہ مےٚ سایکَل ہُو یہِ تٔمۍ دوٚپ نہ ژےٚ اَنے بہٕ وۄنۍ ہَسا چھِ أسی یٖجبیور زُرپوٗر وٲتۍ أسۍ زُرپوٗرتتہِ تہِ بنیووٕے نہٕ مےٚ دوٚپمس ژٕ انہِ کھٕے نہٕ مےٚ چھِ پاے چون یہِ اپوٚز چھُنہٕ مےٚ ویژٕنٕے ژٕ چھُکھ نہٕ یہِ وَنٕنٕے کینٛہہ پَتہٕ ہَسا ؤتھۍ أسۍ اِسلام باد تَتہِ ہَسا اوٚن سُہ مٔٹ تٲرٕدار سایکَل سُہ ہسا اوٚن بَہن ساسَن تٔمۍ ییٚلہِ اسہِ سُہ اوٚن تَتہِ سُہ جوٗڑ ووٗڑ سُہ آرام سان تٔمۍ دوٚپ سایکَلس دِسا ژٕ اتھ ٹراے دِوَان چھُس بہٕ ٹراے واے چَلو مےٚ اِسلام باد تانۍ تھوڑا آوُس بہٕ یہِ ہے نٔژِتھ ہیوٗ آس اَصٕل پیٹھ اوسُس بہٕ چَلاوان وَلاوان کھوٚتُس بہٕ وۄنۍ کھوڑ وۄنۍ سُہ چَھتس وتس گاڑِ منٛز تہٕ آیہِ أسۍ گَرٕ وۄنۍ دوس ووس تِمو تہِ ووٚن ژے کر چھُتھ یہِ اوٚنمُت یہِ سایکَل وایکَل ییٚلہِ بہٕ درٛاوُس وۄنۍ نژنہِ اتھ سایکَلس پیٹھ سٲری دوس ٲسۍ وَنان چٲڑۍ دِ ہُہ دِ یہِ دِ دِوان اوسُس بہٕ اڑین دوستن چَٹٲرۍ پرٛیتھ کٲنسہِ اوسُس بہٕ چَٹٲرۍ یا بٲیِس اوسُس بہٕ دِوان یا کٲنٛسہِِ تہ یُس تہِ مےٚ منگہِ تٔمِس اوسُس بہٕ چٹٲرۍ دِوان پتہٕ گوٚو اسہِ ہَسس چھُ بیٚیہِ دُکان تہِ سٹیشنٔری دُکان بہٕ ہَسا اوسُس تٔتھۍ پیٹھ گَژھان پتہٕ دُکانس پیٹھ سایکَلَس پیٹھ اوسُس تَتہِ تہِ ٲسۍ اسہِ دوس یِوان مےٚ دُکانس پیٹھ دَپان رُہن ژےٚ کۭتِس اوٚنتھ یہِ سایکَل ہُو یہِ دِوان اوسُس بہٕ تِمن تہِ تتہِ چٹٲرۍ وَٹیٲرۍ شام نٮ۪ماز اوسُس بہٕ تتہ پَران یِوان اوسُس بہٕ گَرٕ گَرٕ رٲتھ کِیُتھ اوسُس بہٕ انہِ گٹہِ منٛز پاور اوس تھوڑا آسان کینٛہہ تپٲرۍ اوسُس بہٕ یِوان سڑکہِ سایڈٕ سڑکہِ سڑکہِ پایدَل سَایکَلس پیٹھ اوسُس بہٕ یِوان مَزٕ تہِ اوس لَگان تھوڑا اوس مےٚ مۄچَر ہیٚوٗ پانَس منٛز تہِ سُہ تہِ حظ ووٚتھ صُبحٲے صُبحٲے اوسُس بہٕ وۄتھان سَتہِ بجہِ اوسُس بہٕ وۄتھان تہٕ گَژھان ییٚتہِ پیٹھ نَوشَہر تانۍ اوسُس بہٕ دِوان سایکَلس پیٹھ نٔژِتھ واریاہ اصل ہایٹ تہِ بڑے مےٚ ہایٹ تہِ بڑے مےٚ واریاہ آز تہِ چھُ مےٚ سُہ سایکل یُس تہِ مےٚ آز تِم منگان چھُ سایکل تٔمِس چھُس بہٕ پرٛٮ۪تھ کانٛہہ چٹٲرۍ دِوان چاہے سُہ یور آسیٚس گژھُن تور یا گرِکۍ چھِ مےٚ ونان آز ژوٚٹ ان سایکلس پٮ۪ٹھ یا ماز ان کینٛہہ ان گژھان چھُس بہٕ آرام سان انان چھُس بہٕ ماز کھِرمہٕ چھُنہٕ مےٚ بنان ماز بہٕ چھُس انان پتہٕ سرہامہِ وۄنۍ ہسا اوس مےٚ ونان اکھ نفر یہِ سایکل دِن یوٗرۍ مےٚ اوس یہِ تھوڑا مۄچر ہیوٗ پانس مےٚ یہِ والہٕ ہن بہٕ وۄنۍ ہسا کوٚر مےٚ تٔمِس دہن ساسن سایلک مےٚ ہسا أنۍ وۄنۍ سکوٗٹی سکوٗٹی چھُس بہٕ آز تھوڑا تھوڑا ہیٚچھان وۄنۍ وۄنۍ تھوڑا تھوڑا چھُ مےٚ ہیٚچھناوان بوے ووے دوس ووس چھِ ہیٚچھناوان وۄنۍ چھُ وۄنۍ چھُس بہٕ أتھۍ پٮ۪ٹھ پایدٕلۍ یور گژھان دُکانس پٮ۪ٹھ چھُس بہٕ گژھان اپٲرۍ پتہٕ فارد جی تہِ چھُ آسان پتہٕ سۭتۍ انان چھُس بہٕ کٲم چھِ آسان کینٛہہ گرِ باغس واغس منٛز چھُس بہٕ نِوان فادر جی یس تورٕ چھُس بہٕ انان یا گاسہٕ واسہٕ چھِ أسۍ انان تتھ پٮ۪ٹھ یا تتھ پٮ۪ٹھ چھِ دہ دہ کامہِ چھِ تمہِ سۭتۍ گژھان آسان